ییٚلہِ بہٕ لۄکٕٹ ٲسٕس بہٕ ٲسٕس واریاہ اٮ۪نجاے کَران پنٛنٮ۪ن فرٛٮ۪نٛڈن سۭتۍ بہٕ ٲسٕس گُڈیا ہَن گِنٛدان بیٹ بال گِنٛدان کھو کھو گِنٛدان مطلب بیٚیہِ ٲس اَسہِ یَپٲرۍ لۄکٕٹ نٔۂرۍ أسۍ ٲسۍ تِمَن منٛز سرٛان تہِ کَران مطلب مےٚ اوس واریاہ زیادٕ مَزٕ یِوان بہٕ ٲسٕس ژیر تامَتھ اوٗرۍ آسان مطلب مےٚ چھُ باسان یوٗتاہ یوٗتاہ اِنسان بوٚڈ چھِ گَژھان تیٖژاہ چھِ ٹٮ۪نشَن گَژھان لیکِن لۄکچارٕے چھِ آسان خوٗبصوٗرت پَل یُس اِنسانَس مطلب یَتھ منٛز نہٕ اِنسان ہٲٹ چھُنہٕ گژھان کِہیٖنۍ نہ چھِ آسان کُنِچ ٹٮ۪نشَن یوٗتاہ اِنسان بوٚڈ چھِ گژھان تیٖژاہ چھِ ٹٮ۪نشَن وۄتھان لیکِن بہٕ چھَس دَپان کاش بہٕ ہسا روزٕ ہا تِژٕے لۄکٹٕے مےٚ ٲسۍ تِم پَنٕنۍ فَرٛٮ۪نٛڈ مطلب ییٖتیٛاہ أسۍ بٔڑۍ بڑۍ گٔے تیٖتیٛاہ گٔے أسۍ اَلگ تِم روٗدۍ نہٕ اَسہِ سۭتۍ کِہیٖنۍ لیکِن لۄکچارَس منٛز ٲسۍ أسۍ آسان یِکوَٹَے کیٛازِکہِ سُہ اوس واریاہ زیادٕ سٕپیشَل موٗمٮ۪نٛٹ مےٚ گُزریو واریاہ اَصٕل لۄکچار بہٕ چھَس دَپان وٕنۍکٮ۪نَس تہِ کاش بہٕ آسہٕ ہا لۄکٹٕے بہٕ آسہٕ ہا نہٕ بٔڑ گٔمٕژ کِہیٖنۍ کیٛازِکہِ تَتھ منٛز اوس مےٚ سُہ خوشی پَل مِلان حَدٕ کھۄتہٕ زیادٕ مےٚ اوس کانٛہہ ٹٮ۪نشَنٕے نہ کِہیٖنۍ مطلب بہٕ ٲسٕس دَپان واریاہ زیادٕ چھُ آسان لۄکچار ہَر أکۍ سُنٛد خوٗبصوٗرت تہٕ میون تہِ اوس